پٔتمِس رٮ۪تَس منٛز گٔیَس بہٕ پِکنِک یور دۄدٕ پَتھر تَتہِ آو مےٚ واریاہ زیادٕ مَزٕ تِکیٛازِ مےٚ میون سُہ دۄہ باسیٚو مےٚ ساروی کھۄتہٕ خۄشحال دۄہ تیُتھ آو مےٚ تَتہِ مَزٕ تیوٗتاہ کوٚر مےٚ تَتہِ مَزٕ